میانہِ لایفہِ ہُند ساروی کھۄتہٕ بوٚڑ چیٖز یُس مے وُنیُک تام ایٚچیٖو چھُ کوٚرمُت سُہ چھُ میون کانفِڈینٕس اَتھ پٮ۪ٹھ چھِ مےٚ اَمہِ موٗجوٗب پَراوُڑ گَژھان فقٕر پَننِس پانَس پٮ۪ٹھ زِ مےٚ چھُ کانفِڈینٕس ایٚچیٖو کوٚرمُت یہِ کانفِڈینٕس ایٚچیٖو کَرنَس مَنز یُس ساروی کھۄتہٕ بوٚڑ فقٕر چھُ سُہ چھُ میٲنِس مٲلِس ماجہِ ہُند یُس مےٚ اَتھ مَنز ایٚچیٖو کَرنَس مَنز مدتھ چھُ دِوان ساتہٕ ساتہٕ سَپوٹ کَران ژُ ہیٚکَکھ کٔرِتھ ژٕ کَرکھ ژٕ روز کَران